اَلسَلامُ علیکُم وَرحمتُہ اللہِ وَبَرکاتُہوٗ اَسہِ حظ چھِ اَسہِ حظ چھِ واریاہ فیسلٹی اِیفیکٹ گژھان حظ اَسہِ حظ چھِ واریاہ ٹایِم تہِ لَگان حظ اَسہِ حظ چھِ اگر حظ سوپَُر گَژھِ نہٕ حظ کانٛہہ بٮ۪مار اَ تٔمِس حظ چھِ ڈیریکٹ کَران ٹَرن ریفَر کَران حظ تٔمِس حظ چھِ ڈیریکٹ ریفَر کَران سوٚوُر سوٚوُرِ مان ژٕ تَتہِ حظ چھِ لَگان گنٛٹہٕ یوٚتانۍ پیشَنٛٹ تہِ آس سپدیٛومُت حظ پیشَنٛٹ تہِ چھِ آسان یِم چھِ کَران کٲم أزِکۍ گاڑِ وٲلۍ یِم چھِ دِوان گنٹہٕ گنٛٹہٕ گنٛٹہٕ گنٛٹہٕ پٮ۪ٹھٕ بایے پاسَس تہِ چھِ یِم دِوان گنٛٹہٕ وۄنکو کٲشرٮ۪ن وَنو تہٕ وَنو کیٛاہ یِہُنٛد وَنُن چھُ ضایہِ حظ گوٚمُت حظ بہٕ چھُس اپیٖل کَران حظ اَسہِ گٔژھَ روڈ ووڈ کٔلیر گژھُن حظ بیٚیہِ یوٗتاہ اَسہِ ٹایِم لَگہِ کَم نَتہٕ نَتہٕ چھِ گَژھان کٲم حظ نَتہٕ چھِ گَژھان کٲم گاڑِ وٲلۍ چھِ دِوان گنٹہٕ گنٛٹہٕ دِوان حظ نَتہٕ یہے پیشَنٛٹ چھِ آسان مومُت ایمبولینسہِ منٛزٕے حظ سُہ گوٚو سُہ گوٚو سُہ حظ گوٚو غلط اَسہِ ییٚتہِ سخ أسۍ چھِ کَران گورمٮ۪نٛٹَس اپیٖل تِم دِیِنۍ اَسہِ فیسَلٹیٖز تہٕ أسۍ کَرو یہِ مِشَن کَمپُلیٖٹ باقٕے شُکریہ